مطلب میٲنِس محلَس منٛز چھُ مطلب تیٖژاہ گنٛدگی چھےٚ ییٚتہِ آسان تیٖژاہ گندٕگی ییٚتہِ چھِ مطلب یِوان چھِ یِوان شیخ تہِ صُبحٲے یا تِم چھِ گاڑِ منٛز تہِ نِوان مگر ییٚتہِ چھِ مطلب مطلب ہوٗنۍ آسان نَژان مطلب یَپٲرۍ کیوٗتاہ لَٹہِ چھِ اَسہِ دِژمٕژ ایٚپلِکیشَن یِمَن گورمنٹ یِمَن اِنجیٖنرس یَپٲرۍ آمٕتۍ سماٹ سِٹی بَناونہِ مگر ییٚتہِ چھُ نہٕ زَن سَمجی دتران یِم کَرانٕے کَران کی چھِ تیٖژاہ گنٛدگی چھےٚ وۄَنۍ چھِ وۄَنۍ چھَس بہٕ توتہِ کوٗشِش کَران بہٕ چھَس سُلی وۄتھان صُبحٲے بہٕ چھَس توتہِ تہِ پَتہٕ ییٚتیتھ پاتھَس واتھَس ڈُوان وُوان پَتہٕ باغَن واغَن منزٕ چھَس بہٕ پَتہٕ تَمہِ وِز آسان سُل واریاہ تَم وِز چھُ نہٕ کانٛہہ آسان نیبرٕ کَنیتھ تہِ بہٕ چھَس پَتہٕ گیٹَس نٮ۪برٕ کَنۍ تہِ دِوان تھوڑا پَھش وش پَتہٕ چھِرکاو وِرکاب کَران بہٕ چھَس وَنان توتہِ مطلب کیٛازِ کہِ مٔکریر چھُ خرٲنی مطلب مےٚ چھُ نہٕ یِوان آے کینٛہہ مٔکریرَس بہٕ چھَس پَتہٕ صُبحٲی چھَس بہٕ چھَلان مطلب اگر نہٕ وۄنۍ اِتھے کٔنۍ آسان لَگومُت ژھۄٹھ شامَس اَژان چھِ سٲری مطلب پَنین پَنین گَن مَنٛز کانٛہہ نَہ تہٕ کانٛہہ نیران لَگاو ان ژھۄٹھ یَتھ نی۪برٕ کَنۍ بران ہُمَن یتھ پٲٹھ یَتھ لَگاوان اَگر وۄنۍ پَتہ چھٚ لُکَن کہِ ییٚتِیاہ چھُ مطلب وٕنکیٚنَسے ڈینٛگوٗ اَگر وۄتھِ مَچھِ چھےٚ وژھان تیٖژاہ ہوٗنۍ چھِ پٮ۪ٹھ تیٖتیاہ مطلب گٔمٕتۍ ؤلٹہٕ یَپٲرۍ ییٚتہِ چھُ نہٕ سَمجی نَران کہِ کیٛاہ کَرو اِنسان کیٛاہ کیٛاہ کَرِ وۄنۍ چھَس بہٕ توتہِ تہِ کَران بہٕ چھَس پَنُن بہٕ چھَس مطلب أسۍ چھِ پٮ۪ٹھ واریاہ صفٲیی کُنَتھ واریاہ چھُ مےٚ کہِ بہٕ چھَس توتہِ چھَس بہٕ مطلب صُبحٲے ییمہِ وِزتہِ کٕہٕنۍ چھُ آسان ووٚتھمُت کیٛازِکہِ دۄہچ گژھِ عجیٖب زَن چھِ مطلب وما چھِ مطلب شیکھ یا کینٛہہ مطلب أسۍ ڈُوو وَنۍ سَڑکَن تہِ وَۄنۍ چھَس بہٕ توت تہِ کَران بہٕ چھَس نی۪برٕ کَنۍ گیٹَس نیبرٕ کَنۍ تہِ تھوڑا ڈُوان پَتہٕ چھَس بہٕ تَتھ کَران تھوڑا ڈُوان چھَس بہٕ نیبرٕ کَنہِ پَتہٕ دِوان تھوڑا آب چھِرکاو منزٕ چھَس بہٕ پاتھ چھَلان پایِپ لاگان یَپٲرۍ ہَمساَین تہِ وَنان یَتھ چھٔلتو تھوڑا بیٚیہِ چھِ اَسہِ تھٲمٕژ بوتَل لٲگِتھ یتھ گیٹَس کیٛازِکہِ ہوٗنۍ چھِ کَران مٔکریر تیوٗتاہ مطلب موٚکُر چھُ کَران یِم آنٛگُن یَپٲرۍ آنٛگُن تہِ بیٚیہِ نیبرٕ کَنۍ چھُ اَسہِ کوچہِ سُہ تہِ چھُ موٚکُر کَران واریاہ ہوٗنۍ وۄنۍ چھِ اَسہِ تھٲمٕژ لٲگِتھ یہِ وۄنۍ چھِ اَسہِ بوتَل تھٲمٕژ لٲگِتھ تِمَن چھِ تمہِ بوتلہِ سۭتۍ چھُ نہٕ لُکھ یہِ کَران کینٛہہ مطلب تمہِ بوتلٕۍ سۭتۍ چھُ نہٕ ہوٗنۍ چھِ نہٕ تمہِ سۭتۍ یِوان کینٛہہ اَندَر أسۍ چھِ وۄنۍ أسۍ چھِ وۄنۍ کَران مطلب کوٗشِش کہِ مطلب اَسہِ گٔژھِ توتہِ صفٲیی روزٕنۍ گَر مَنٛز گَرٕ مطلب اَسہِ گٔژھِ توتہِ صفٲیی روزٕنۍ گَرِ أسۍ چھِ کَران صفٲیی گَرِ وۄنۍ چھِ وۄنۍ چھُ مطلب کُنہِ ٹایمَس منٛز چھُ أسۍ ٲسۍ رٮ۪تہٕ کال چھِہِ پٮ۪ٹھ زیادٕ مَچھِ وۄتھان ییٚتہِ مطلب اگر رٮ۪ت کالہِ چھُ وَن تھوڑا تہِ مٔکریر آسان تَتھ تہِ چھُ آسان مطلب واریاہ مَچھِ چھےٚ وۄتھان مٔہۍ چھِ وۄَتھان پَتہٕ چھِ تِم اَژان اَنٛدَر اَسہِ وۄنۍ چھِ أسۍ توتہِ تہِ کوٗشِش کَران مطلب أسۍ کَرو مطلب أسۍ چھِ توتہِ کوٗشِش کَران کہِ صفٲیی تھاوٕنۍ پننین علاقَن منٛز پنٛنِس علاقَس منٛز مےٚ چھُ ہمساَن تہِ چھَس بہٕ وَنان کہِ تھوڑا ٲسِو صفٲیی تھاوان یَپٲرۍ یا پنٛنٮ۪ن علاقَن مطلب توتہِ صفٲیی چھِ مطلب تَمے سۭتۍ چھُ ییٚلہِ اِنسان صفٲیی چھُ آسان مطلب اِنسان چھُ خۄشحٲلی چھےٚ مطلب بَسان گَرَن مَنٛز مطلب اِنسان چھُ وَنان پٔزۍ پٲٹھۍ چھٚ مےٚ مطلب آمُت یہِ مطلب بَہار ہیٚوٗ چھُ پھیران زَن زِندگی منٛز یا مطلب پَننٮ۪ن زِندگی مَنٛز چھُ اِنسان چھُ وَنان کہِ نہ مطلب مےٚ مطلب بہٕ چھُ اِنسان چھُ واریاہ خۄش گَژھان ییٚلہِ یِتھ کٔنۍ چھُ گژھان مطلب صفٲیی ییٖلہِ آسہِ بہٕ چھَس وَنان مطلب أسۍ چھِ اَنان وۄنۍ وۄنۍ چھَس بہٕ واریاہ مطلب أسۍ چھِ وۄنۍ واریاہ قدم تُلان زَن چھِ أسۍ مطلب شیخہٕ گٲڑۍ چھِ تہِ تِمَن چھِ وَنان مطلب پَنژاہ پَنژاہ رۄپیہِ علاوٕ دِوان تِم چھِ پَتہٕ ڈُبناوان بیٚیہِ چھِ تِمَن نالہِ صاف کَرناوان مطلب تھوٚپ آسہِ نالٮ۪ن تِمَن چھِ دِوان الگ پَنژاہ پَنہ نَتہ چھِ تِم گور سَرکٲرۍ کی مطلب تَنخواہ کھی۪وان مگر أسۍ چھِ دِوان تِمَن ایٚکسٹرا مطلب یِم پونٛسہٕ علاوَے دِوان پَنٛژاہ پَنژاہ رۄپیہِ پَتہٕ چھِ کَرناوان ڈُناوان کوچَن ڈُناوان مطلب نالہِ صاف کَرناوان غرض مےٚ چھُ یہِ وَنُن کہِ مطلب پَنٕنۍ کِنۍ چھِ أسۍ واریاہ کَران مگر ہوٗنۍ چھِ مٔکریے ؤکریے مگر واریاہ لَٹہِ وَنے آسہِ مطلب أسۍ تھاوو گیٹ لاگو ہُتھ کوچَس نیٚبرٕ کَنی تاکہِ ہوٗنۍ تہِ اَژان نہٕ کِہیٖنۍ کیٛازِکہِ ہوٗنۍ چھِ واریاہ مٔکریر کَران مطلب اَندَر آسان اَسہِ چھِ آسان وَنڈَس پٮ۪ٹھ تِہِ ژآمٕتۍ منٛز کیٛازِکہِ اَسہِ چھِ یَپٲرۍ سَڑک بَنیمٕژَن زن یپٲر أسۍ چھِ ڈاوُن ٹاونَس منٛز باسان اَسہِ چھُ یَپٲرۍ مطلب ہونیو تہِ جیرٕ تُلمُت أسۍ چھِ وَناوان مطلب کیٛاہ ہیکو ؤنِتھ أسۍ مطلب خۄدا کٔرِن رَحم بیٚیہِ کیاہ وَنو وۄنۍ چھُ یِہے کہِ مطلب یَپٲرۍ چھِ یِم سڑکہٕ بَناوان ہُپٲرۍ پھٹراوان یِم سمارٹ سِٹی تہٕہِ گۄڈٕ وٕچھِو أنٛدرِمن کوچَن چھا کینٛہہ صفٲیی وَنۍ چھِ أسۍ پنٛنہِ کِنۍ ژتجی ژتجی پنژاہ پنٛژاہ رۄپیہِ دِوان مَکاوان چھِ أسۍ اَپٲری توتہِ صفٲیی چھے گژھان مگر شیخس چھِ دِوان پَنژاہ پنٛژاہ رۄپیہِ علاوَے چلو شُکریہ